اَسلام کٔم حظ چھُو کَمیُک حظ اَچھا کیٚک اوسا بَناوُن ناو کیٛاہ حظ چھُ عِرفان حظ چَلو یہِ کیٛاہ بہٕ کَرٕ یہِ کیٛاہ چیک آ تُہُنٛد کیک چھُ ریڈی گوٚومُت آ پیسٹرٛی حظ أسۍ حظ چھُ پرٛتھ کیٚنٛہہ ویرایٹی بَناوان پایِن ایپُل چھُ مینٛگو چھُ یُس تُہۍ قٕسٕم ؤنِو سُہ چھُ اَسہِ ایٚویلیبُل آ سُہ تہِ چھُ تَتھ حظ پٔر پیٖس ڈۄڈ ہَتھ رۄپیہِ ہَے بازرٕ کۭتِس حظ چھُ میلان نہَ حظ اَسہِ نِش چھُنہٕ حظ اَسہِ نِش چھُ پرٛوڈٮ۪کٹ آسان صاف چیٖز گٔے اَسہِ نِش صاف اَچھا کوٗتاہ حظ چھِو تۄہہِ نِنۍ وَلہٕ رۄپیہِ دَہ وُہ کَرہوس کَمٕے پَہَم ترٕٛہ حظ چَلو کیٚنٛہہ چھُنہٕ ترٕٛہ پیٖس تھاوَو أسۍ تَیار أسۍ چھِ بٲکِرخٲنۍ بَناوان دَہَن ہٕنٛز تہِ وُہَن ہٕنٛز تہِ ترٕٛہَن ہٕنٛز تہِ آ یُتھ تہِ تتھ یُتھ کَسٹٕمَر آرڈَر دیہِ تٮُ۪تھ چھِ أسۍ بَناوان یہِ حظ چھِ أسۍ داراہَسٕے پٮ۪ٹھ بَناوان کیٛازِ اَز چھُناہ گٮ۪و نہَ نہَ گٮ۪وَس پٮ۪ٹھ چھِنہٕ أسۍ بَناوان کیٚنٛہہ أسۍ چھِ داراہَسٕے پٮ۪ٹھ بَناوان کیٛازکہِ گٮ۪و سُہ چھُنہٕ پَتہٕ تَتھ ژۄچہِ چھُنہٕ تِیٛوٗتاہ ٹایِم نیران کیٚنٛہہ بیٚیہِ چھُ بیٚیہِ یُس تہِ آسہِ نِیُن تۄہہِ کیٛاہ چھُ نِیُن

اَسہِ نِش چھُ پیٖزا تہِ آسان ہا ؤنِو بٔرگَر چھِ أسۍ بَناوان تۄہہِ یہِ تہِ آسوٕ نِیُن تہِ چھُ اَسہِ نِش ایٚویلیبُل تُہۍ کٔرِو بَس آرڈرٕے یوت سُہ چھُناہ تۄہہِ کیک خٲطرٕ دیُتمُت بہٕ چھَس وَنان بیٚیہِ ما آسوٕ تۄہہِ کیٚنٛہہ نِیُن تُہۍ دِیِو تَمہِ خٲطرٕ آرڈَر اَدٕ تُہۍ تھٲیِو آرڈَر دِتھ تہٕ تِم آسَن پَتہٕ تَیار وُنکٮ۪نسٕے چھُو حظ آرڈَر دِیُن کوتاہ اَچھا کٔژَن ہُنٛد حظ دَہَن ہُنٛد وُہَن ہُنٛد ترٕٛہَن ہُنٛد اَچھا اَچھا اَچھا اَچھا چَلو ٹھیٖک چھُ مےٚ تھوٚو تُہُنٛد یہِ آرڈَر لیٖکھِتھ یہِ کَر حظ گَژھِ آسُن تَیار چَلو ٹھیٖک حظ چھُ یہِ آسہِ نَیہِ بَٹوارِ تَیار تُہۍ کٔرۍزیٚو کال تہٕ گۄڈٕ کٔرۍزیٚو کال تہٕ پتہٕ یِیِو تُہۍ چَلو چَلو ٹھیٖک چھُ اَدٕ سا بِہِو خۄدایَس حَوال